ترُٛواہ جوٗن چھِ میٲنِس بٲیِس بٔرٕتھ ڈے اَکوُہ اَکتوٗبر اکھ ٹُو اَکتوٗبر اوس مےٚ بٲیِس خاندر سَتھ اَگست چھُ مےٚ پَنُن پٔرٕتھ ڈے کُنہٕ ترٕٛہ نَومبر درٛاو مےٚ رِزلٹ سُہ ٲسۍ مےٚ لایفہِ ہنز ساروی کھۄتہٕ بٔڑ خوشی اکھ ایپریل اکھ ایپریل ٲسۍ أسۍ کالیجس سۭتۍ ٹوٗرس پٮ۪ٹھ گٔمٕتۍ اَسہِ آو تَمہِ دۄہ واریاہ زیادٕ مَزٕ